آ أسۍ چھ وٕچھان ہمیشہٕ چھُس بہٕ وٕچھان یِمہٕ تہِ اِنٹرنیشنل میچ چھ گژھان تِمہٕ چھُس بہٕ وٕچھان تہٕ تَتھ پٮ۪ٹھ تھاون دیٛان تہٕ یِم تہِ مےٚ یِم وُنکٮ۪س ناماوار زٕ پلیر چھ وِراٹھ کوہِلی تہٕ بیٚیہِ بابر اعظم ییٚلہِ تہِ یِمن دۄن میچ چھ آسان کُنۍ کأنٛسہِ تہِ سۭتۍ بہٕ چھُس کنٹِنیوٗ وٕچھان تہٕ یِم یِم چھ یِہنٛز کور ڈرایو چھ مےٚ سارِوٕے کھۄتہٕ پسنٛد تہٕ یِم چھ فِلِک فِلِک گِنٛدان واریاہ اَصل بیٚیہِ چھ یِم گیم پکناوان برونٛٹھ برونٛٹھ دٮ۪ماغہٕ سان گِنٛدان رن ریٹ حساب وٕچھان گیم کِس چھ تَمی حساب پکان برونٛٹھ تہٕ أخرس پٮ۪ٹھ پنُن یُس ٹیٖم چھُ پنُن ملکس خأطرٕ زینہٕ راوان